دورٕنۍ چھےٚ سۄ اکھ ایٚکٹِوِٹی یوٚس سٲنِس جِسمَس تہٕ دماغَس چھےٚ ٹھیٖک تھاوان بیٚیہِ چھےٚ سون فِزکل میٚنٹَل اصٕل تھاوان تہٕ یُس یہِ کوٚسچھَن چھُ زِ بہٕ چھُ سا صُبحٲے دوران کِنہٕ شامَس دوران یہِ چھُ نہٕ ضوروٗری کینٛہہ یہِ چھُ ضوٚروٗری زِ بہٕ کوٗتاہ ٹایم چھُس اَتھ دورنَس خٲطرٕ اِستعمال کران تہٕ بیٚیہِ کُس چیٖز چھُ مےٚ کران ماٹِویٹ زِ بہٕ بناو یہِ اکھ پَنُن ہیبِٹیٹ تہٕ یُس دۄہَے دۄہَے کَرٕ بہٕ یہِ پنٛنہِ صحت خٲطرٕ بیٚیہِ بناو اکھ روٹیٖن اگر أسۍ وٕچھو صُبحٲے دورنَس تہٕ شامَس دورنَس مَنٛز کیاہ فرق چھےٚ تہٕ یۄس یہِ دورُن چھُ صُبحٲے یا شامَس یہِ چھُ پرٛٮ۪تھ کٲنٛسہِ ہٕندِس پٮ۪ٹھ ڈِپینڈ کران زٕ تٔمِس کر وِز آسہِ ٹایم تہٕ سُہ کَمہِ وِز ہیٚکہِ کٔرِتھ تہٕ بیٚیہِ کر وِز آسٮ۪س ایٚنَرجی اگر أسۍ وٕچھو صُبحٲے دورنَس چھِ کینٛہہ بیٚنِفِٹ یتھ مَنٛز باڈی چھےٚ فرٛٮ۪ش گَژھان تہٕ تَمہِ سۭتۍ چھِ پَنُن دۄہ سٹارٹ کران تہٕ تَمہِ سۭتۍ چھےٚ یوٚس سٲنۍ باڈی چھےٚ یہِ چھےٚ دۄہَس ایٚنَرجی روزان تہٕ بیٚیہِ چھُ سون دۄہَس دٮ۪ماغ اصل روزان سون دٮ۪ماغ چھُ ہٮ۪کان کانٛہہ تہِ کٲم کٔرِتھ تہٕ یُس أسۍ صُبحٲے ایٚگزَسایز چھِ کَران اَمہِ سۭتۍ چھِ سون أنٛدرِم چیٖز کٲم تہِ کَران اصٕل پٲٹھۍ بیٚیہِ اکھ اصٕل ٹیوٗن موٗڈ روزان صُبحٲے صُبحٲے تہٕ بیٚیہِ چھِ اکھ اصٕل چیٖز روزان بیٚیہِ صُبحٲے دورُن چھُ واریاہ اصل اکھ چھُ اکھ سرد تہٕ مَزٕدار موسَم آسان تہٕ بیٚیہِ چھِ واریاہ کم لُکھ آسان زیاد تر گَرمٕکِس سیٖزنَس مَنٛز اگر أسۍ وٕچھو شامَس اگر دورو شامَس دورُن تہِ چھُ ہِیُوُے ییٚلہِ دۄہ مۄکلہِ اَکھ سٕٹرٛٮ۪س چھُ آسان گوٚمُت سُہ چھُ گَژھان یَلہٕ شامُک دورُن چھُ تمن خٲطرٕ ضوٚروٗری یِم نہٕ صُبحٲے ہٮ۪کَن ؤتھِتھ کینٛہہ یا یِم ژیٖر آسَن وۄتھان یِہُنٛد جسم چھُ گرم آسان بیٚیہِ آسان واریاہ یَلہٕ شامَس یِمَن چھَنہٕ اِنجری گَژھان کِہیٖنۍ نہٕ اگر وٕچھو یِمو مَنٛز بہٕ کیاہ چھُس کَران بہٕ چھُس صُبحٲے صُبحٲے گَژھان ریس کَرنہِ تکیازِ صُبحٲے چھُ پَتہٕ دۄہَس میون فِٹ روزان بہٕ چھُس واریاہ ٹایم سپیٚنڈ کران رَنِنٛگ پٮ۪ٹھ اگر وٕچھو بہٕ کوٗتاہ ٹایم چھُس دِوان دورنَس مَنٛز یہِ چھُ بیاکھ اکھ چیٖز یُس میون یہِ دۄہَے دۄہَے ریس نیرُن تھاوان چھُ برکرار اگر أسۍ وٕچھو گۄڈٕ گۄڈٕ ییٚلہِ بہٕ گَژھان اوسُس بہٕ اوسُس لۄکٕٹۍ لۄکٕٹۍ پَکان بہٕ اوسُس پَندہ ٹُہ وُہ مِنَٹ پَکان مگر ییٚلہِ پَتہٕ عادت گوٚو پَتہٕ بَڑیوس بہٕ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ آز چھُس بہٕ ترٕہ ٹُہ شیٹھ مِنَٹ پَکان تہٕ بیٚیہِ چھُ یُس تٔمۍ سٕندِس میٲنِس گولَس پٮ۪ٹھ یا مَطلَب یتھ مَنٛز کینٛہہ ٹرٛینِنٛگ چھےٚ یِوان میراتھان خٲطرٕ یا بیٚیہِ کُنہ خٲطرٕ اگر أسۍ وٕچھو مےٚ کُس چیٖز چھُ ماٹِویٹ کران دورنہٕ خٲطرٕ ماٹِویشَن چھےٚ سۄ اکھ چیٖز یُس اِنسانَس کُنہِ چیٖزُک عادت چھےٚ لَگاوان کینٛہہ نوٚو کانٛہہ ہیبِٹ چھُ بنان یتھ مَنٛز دورُن تہِ چھِ یِوان لُکھ چھِ واریاہ ریٖزنَس خٲطرٕ دوران یتھ مَنٛز فِزِکَل ہیٚلتھ چھُ اِموشنَل ہیٚلتھ چھُ یا بیٚیہِ کینٛہہ چھُ اَمہِ سۭتۍ چھُ یِہُنٛد ہارٹ ٹھیٖک روزان تہٕ یِہٕنٛز مَسلہٕ چھےٚ اصل پٲٹھۍ روزان تہٕ یِمن چھُ ویٹ روزان ٹھیٖک یہِ چھُ یِہُنٛد میٚنٹَل ہیٚلتھ تہِ ٹھیٖک کران تہٕ بیٚیہِ سوزان تِم ہارمون یمن أسۍ فیٖل یعنی خوش گَژھوٕنۍ ہارمون چھِ گَژھان یمو سۭتۍ ایٚنزایٹی تہٕ سٹرٛٮ۪س کم چھُ گَژھان